یُس یہِ گۄڈنیٚک پرٛوڈَکٹ چھِ یہِ ٲسۍ اَسہِ کرٛاکری أنۍمٕژ بانہٕ ٲسۍ اَسہِ أنۍمٕتۍ اَسہِ ٲسۍ أنۍمٕتۍ ترٛاموٗ بانہٕ یِم ترٛاموٗ بانہٕ چھِ یِم چھِ واریاہ زیادٕ اَصٕل یِمَن ہٕنٛز یِم یُس یہِ چھِ مطلب کالِٹی چھِ یِم چھِ واریاہ گوٚبۍ چھِ یِم بیٚیہِ چھِ یِمَن آسان اَصٕل پٲٹھۍ کَلٲے کٔرِتھ تہٕ أم ٲسۍ اَصٕل چَمکان رٔتۍ بانہٕ ٲسۍ واریاہ اَصٕل ٲسۍ تہٕ یہِ یِم روزَن واریاہَس ٹایمَس خٲطرٕ بیٚیہِ چھِ یِم اَصٕل اگر دروٚگی یِم پے مگر چھِ واریاہ زیادٕ اَصٕل یِم بانہٕ آے اَسہِ واریاہ پَسنٛد تہٕ یُس یہِ چھُ یہِ چھُنہٕ فٕٹَن تہِ نہٕ کِہیٖنۍ یُس ترٛاموٗ بانہٕ چھِ یہِ چھُنہٕ فٕٹَن تہِ نہٕ کِہیٖنۍ تہِ نہٕ اگر أسۍ یہِ واریاہَس ٹایمَس تھاوَو یہِ روزِ یا چھِ أسۍ ہٮ۪کان یہِ گِفٹ کٲنٛسہِ دِتھ ایٚمیٚک فٲیِدٕ چھِ ییٖتۍ اَکھ یہِ ہٮ۪کو أسی کٲنٛسہِ مُبارکَس نِتھ یا بیٚیہِ کینٛہہ یہِ چھِ واریاہ زیادٕ اَصٕل مطلب چیٖز مطلب اگر أسۍ اَز تھاوَو یہِ تُلِتھ پَگاہ یَتھ برونٛہہ کُن ہٮ۪کو أسۍ یہِ کٔنِتھ یہِ ہیٚکہِ اَسہِ اَصٕل فٲیِدٕ دِتھ اَز اگر کَم ریٹَس آسہِ دۄہ کھۄ دۄہ چھِ ریٹ ہُران تہٕ اَتھ ہیٚکہِ اَسہِ اَصٕل فٲیِدٕ یِتھ تہٕ